ییٚلہِ أسۍ بیول چھِ وَوان وارٮ۪ن منٛز أسۍ چھِ تَتہِ تھاوان ریٖلہٕ لٲگِتھ جالہِ لٲگِتھ تَتھ پٮ۪ٹھ تھاوان تِمَن ڈورٮ۪ن پٮ۪ٹھ تھاوان زیُٚن کاٹھ یُتھ نہٕ جاناوار ای سُہ بیول پھوٚل کَڑِ وَ یِم کوتَر چھِ آسان کاو چھِ آسان چھِ یِوان تِم چھِ یِوان کھالا یِم بیول امہِ ڈورِ منٛز ژھٔنان بَرباد کٔرِتھ وَ اگر نہٕ أسۍ اَتھ تھاوَو جٲلۍ پٮ۪ٹھ کرٛیڈ تھاووَس پٮ۪ٹھ تیٚلہِ چھِ یِم کاو نِوان یہِ بیول کٔڑِتھ ژھٔنان بَرباد کٔرِتھ سبزی چھِ آسان کینٛہہ آمٕژ تَتھ چھِ أم مٔہٕرۍ وۄتھان ہاکَس وۄتھان مٔہٕرۍ تہٕ کھٮ۪وان ژھٔنان بَرباد یہِ ہاکھ کٔرِتھ تَوَے چھِ أسۍ لاگان یہِ جٲلۍ یہِ سبزی تہٕ بیول بَچاونہٕ خٲطرٕ